وعلیکُم سَلام آ جِناب بِلکُل کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ تُہۍ کٔرِو لوکیشَن سٮ۪نٛڈ یہِ کیٛاہ أسۍ وٲتۍ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ یہِ کہِ آے